اَسَلامُ علیکُم بہٕ حظ چھُس بَنٛڈٕ پورِ روزان اَسہِ حظ چھِ پاورٕچ کِلَتھ ییٚتہِ واریاہ گۄڈٕنِچی کِلَت حظ چھِ اَسہِ گژھان یہِ مین چیٖز حظ چھِ اَسہِ ییٚتہِ آب حظ یُس حظ اَسہِ پاورَس پٮ۪ٹھ حظ یِوان چھِ بیٚیہِ حظ چھِ اَسہِ دوٚیِم کِلَت گژھان یہِ سانہِ زَنٛنہِ حظ رَنٛ ہَن بَتہٕ ہیٖٹرَس پٮ۪ٹھ تمہِ ساتہٕ نہ حظ چھَنہٕ پاورٕے آسان بیٚیہِ حظ چھِ اَسہِ بیٚاکھ چیٖز گژھان اگر حظ کُنہِ ساتہٕ اَسہِ پوٚژھ یی پَتہٕ نہ حظ چھِنہٕ آسان اَسہِ تمہِ ساتہٕ پاوَر کِہیٖنۍ تمہِ ساتہٕ حظ چھِ اَسہِ پیٚوان کھَسُن دُکانَس پٮ۪ٹھ والنہِ حظ چھِ پیٚوان شَمع زالنہِ حظ چھِ پیٚوان اَسہِ شَمع پَتہٕ بیٚیہِ حظ چھِ أسۍ گژھان مین وَجہ اَکھ اَسہِ حظ چھِ زٔمیٖن زٔمیٖندار حظ چھِ أسۍ اَسہِ حظ چھِ زٔمیٖنَس دانہِ حظ لاگان تَتھ نہ حظ چھِنہٕ آسان وقتَس پٮ۪ٹھ شَڈَن پاورٕے اَسہِ حظ چھِ پیٚوان کَرٕنۍ کٲم پَتہٕ اَسہِ حظ چھِ کۄلو مٔنٛزۍ پَتہٕ پیٚوان کھالُن آب ٹیٖنہٕ ٹیٖن حظ پیٚوان حظ چھِ ترٛاوُن اَسہِ اَتھ دانٮ۪س ییٚمہِ کِنۍ اَسہِ واریاہ پرٛابلِم چھِ گَژھان اَتھ توٚملَس منٛز حظ اَسہِ اَسہِ نہ حظ چھِنہٕ یہِ بَنان کِہیٖنۍ پَتہٕ یہِ تہِ حظ چھِ اَتھ أتھۍ پاورَسٕے پٮ۪ٹھ اَسہِ تہٕ بیٚیہِ حظ چھِ اَسہِ بیکھ وَجہ اَتھ پاورٕ سۭتۍ گژھان یہِ حظ کہِ اَسہِ چھِ مَسجِد منٛز حظ آسان اذان دِنۍ تَمہِ ساتہٕ نہٕ حظ چھِنہٕ اَسہِ یہِ پاوَر آسان کِہیٖنۍ تیٚمہِ ساتہٕ حظ چھِ أسۍ دِوان پَتہٕ یہِ اَذان کَنہِ پٮ۪ٹھ حظ ییٚمہِ کِنۍ نہٕ حظ گامہٕ منٛز کٲنٛسہِ واتان چھِ یہِ آواز کِہیٖنۍ کہِ نٮ۪ماز پٔرِو یہِ أسۍ حظ چھِ مُسلمان اَسہِ حظ چھِ ضٔروٗری پٮ۪وان دِنۍ اَذان مایکہِ پٮ۪ٹھ ییٚمہِ سۭتۍ حظ یہِ ژورَن کوٗنَن واتہِ یہِ آواز أتی حظ یِہَن سٲری نٮ۪مازِ پَران حظ أسۍ نٮ۪ماز نٮ۪ماز پَرنہِ حظ ییٚلہِ أسۍ گَژھان چھِ تمہِ ساتہٕ تہِ حظ چھِ اَسہِ پیٚوان پَتہٕ تَتہِ شَمَع زالٕنۍ ییٖژاہ حظ چھِ اَسہِ کِلَتھ ییٚتہِ پاورٕچ بیٚیہِ حظ چھِ اَسہِ گَژھان مین وَجہ اَسہِ حظ چھِ نَلکَن یِوان آب سُہ تہِ حظ چھِ یِوان پاورَس پٮ۪ٹھ اَسہِ نہ حظ چھِنہٕ آسان پاوَر کِہیٖنۍ پَتہٕ حظ چھِ سانہِ زَنٛنہِ یِم حظ چھِ گَژھان پَتہٕ کۄلہِ پٮ۪ٹھ پَتہٕ حظ چھِ یِم اَنان آب کۄلہِ پٮ۪ٹھ شیٖن حظ چھِ آسان پیٚوان شیٖنہٕ مٔنٛزۍ حظ چھِ نٮ۪ران گژھان چھِ اَنان چھِ آب کۄلہِ پٮ۪ٹھ بیٚیہِ حظ چھِ آسان یِمَن لَکٕٹۍ بَچہِ سۭتۍ تٔم ہٮ۪تھ حظ چھِ یِم گَژھان اَنان چھِ یِم شیٖنہٕ مٔنٛزۍ کۄلہِ پٮ۪ٹھ آب نٔٹِس منٛز أتی چھِ أسۍ تمی سُے آب حظ پَتہٕ چٮ۪وان ییٚمہِ سۭتۍ حظ اَسہِ اِنفٮ۪کشَن تہِ چھِ ہٮ۪کان گٔژھِتھ ییٖژاہ حظ چھِ اَسہِ کِلَتھ ییٚتہِ پاورٕچ اَگر حظ اَسہِ پاوَر آسہِ اَسہِ حظ واتہِ یہِ آب گَرٕ نَلکَن منٛز أتی حظ رَٹو أسۍ ییٚتہِ اَسہِ نہٕ حظ اَتھ حظ گَژھِ ہے پَتہٕ اَصٕل پٲٹھۍ حظ گَژھِ ہے یہِ ٹنٛکی منٛز تمہِ پَتہٕ حظ کَرٕہَن اَتھ دَوا اِستعمال ترٛاوہَن حظ نَلکَن منٛز أتی حظ یی ہے اَسہِ اِنفٮ۪کشَن تہِ نہ حظ گَژھِ ہے نہٕ کِہیٖنۍ اَسہِ حظ یی ہے اَصٕل آب بیٚیہِ حظ چھِ اَسہِ بیٛکھ چیٖز گَژھان أمۍ پاورٕ روٚستُے أسۍ نہ حظ چھِنہٕ ہیٚکان بِستَر حظ ترٲیِتھ پاورٕ وَغٲر کِہیٖنۍ اَسہِ حظ چھِ شَمع آسان زٲلِتھ شَمع تٔلۍ حظ چھِ أسۍ ترٛاوان بِستَر یوٗتاہ حظ چھِ اَسہِ مُشکِل گَژھان امہِ پاورٕ سۭتۍ اَمہِ وجوٗد حظ چھِ اَسہِ یہِ پاوَر بانڈی پوراہَس منٛز پَنُن پاوَر حظ اَسہِ اَسہِ حظ چھِ یہِ ڈِسٹرک بانڈی پورہَس پَنُن پاوَر اَسہِ حظ چھِ یُہٕے پامہٕ پَنٛنُے پاوَر دِوان اَسہِ مُلۍ حظ اَسہِ حظ چھِ رٮ۪تَس پٮ۪وان بَرُن اَتھ حظ فیٖس مگر اَسہِ حظ چھِ اَتھ دِوان زیادٕ سے جادٕ زٕ گٲنٛٹہٕ یا ڈاے گٲنٛٹہٕ حظ اَسہِ ترٛاوان چھِ پاوَر زیادٕ سے زیادٕ بیٚیہِ حظ چھِ اَسہِ بیٛاکھ مین وَجہ اَکھ حظ چھِ اَسہِ أسۍ نہ حظ چھِنہٕ ہٮ۪کان أمۍ پاورٕ وَرٲے کانٛہہ تہِ کٲم کٔرِتھ کیٛازِکہِ اَسہِ حظ چھِ سورُے یہِ روزمَرہ زِندگی حظ چھِ اَسہِ أتھۍ پاورَسٕے پٮ۪ٹھ چَلان تِکیٛازِ اَمے سۭتۍ حظ چھِ اَسہِ آب تہِ اَمے سۭتۍ حظ چھِ اَسہِ یِوان یہِ ہیٖٹرَن تہِ بَتہٕ تہِ ہٮ۪کان رٔنِتھ اَمے سۭتٮ۪ن حظ چھِ أسۍ وُشنہِ آبہٕ ہٮ۪کان بُتھ تہِ چھٔلِتھ اَمے سۭتۍ حظ چھِ اَسہِ دانہِ تہِ بَنان اَمے سۭتۍ حظ چھِ أسۍ ہٮ۪کان پَگہہ کُنہِ ساتہٕ حظ باغَس منٛز تہٕ تَتھ حظ چھِ آسان اَسہِ موٹَر لٲگِتھ تَتھ حظ چھِ أسۍ کَران کُنہِ ساتہٕ پَروٲیی باغَن تہِ آب حظ چھِ دِوان کھالان حظ چھِ کرٛیلہِ منٛز آب موٹرٕ سۭتۍ مگر اَسہِ نہ حظ چھَنہٕ یہِ پاوَر آسان کِہیٖنۍ اَمہِ کِنۍ حظ چھِ گژھان اَسہِ واریاہ مُشکِل باقی وَسَلام